اگر مےٚ کُنہِ ساتہٕ موقعہٕ مِلیو زِ ژٕ ہاوُن ہندستان پنٛنیو فوٹوگرٛافو سۭتۍ گۄڈنِچی کَتھ بہٕ کَرٕ پننہِ رِیاستہٕ پٮ۪ٹھ سٹاٹ تہٕ ہاوٕ ییٚتِکۍ سَیٲحتی مقام یَتھ منٛز زَن گُلمرگ چھِ یِوان یَتھ منٛز زَن پہلگام چھُ یِوان تہٕ بیٚیہِ ہاو پںنہِ رِ پننہِ رِیاستُک کٮ۪پٹٕل یَتھ زَن سری سرینگر وَنان چھِ اَتِکۍ اَتہِ ہاو بہٕ جھیلہِ ڈَل اَتہِ ہاو بہٕ ہاری پَربت فوٹ تہٕ بیٚیہِ ییٚمہِ رِیاستُک ساروی کھۄت بوٚڈ دٔریاو جہلِم